اَسلام علیکُم وعلیکُم سَلام

اَہَن حظ آ کیٛاہ اوسوٕ کوٚرمُت اَچھا اَچھا اَچھا تُہۍ کَتہِ پٮ۪ٹھ چھُو اَچھا اَچھا اَسہِ آسہٕ اوترٕ تہِ آمژٕ اَتہِ زٕ ترٛےٚ کَمپُلینٛٹ نہَ بِذٲتی چھِنا یہِ بِذٲتی چھِ یہِ یُس اَسہِ اَسہِ چھُ یِوان اَتھ پرٛابلِم ییٚتٮ۪ن تِلہٕ پَمپ یُس چھُ ٹٮ۪نٛگ پُنہِ آ چھِ أسۍ یژھان سالوٗ کَرُن تہٕ مگر وُنہِ چھَنہٕ کَمپرٛومایز کَران تِم پَمپ وٲلۍ تہِ کیٚنٛہہ البتہ بیٛاکھ چیٖز چھِ تُہۍ چھُو اَتھ گامَس منٛز اگر تُہۍ مطلب زِٹھۍ نیٖرِو تُہۍ اَتہِ چھِ واریاہ یِم زَن یِم پاو آب لاگان کَم آ اَمہِ موٗجوٗب چھِ چھِنہٕ پَتہٕ مطلب یہِ أسۍ ہیوٚر کُن علاقہٕ یُس تُہُنٛد سُہ گوسیہ کالنی چھِ تُکُن چھُنہٕ آب روزان کیٚنٛہہ یُتھُے مےٚ مطلب واریاہن سۭتۍ کٔر اَسہِ کَتھ تہِ تِم چھِ وَنان یُتھُے پاوَر چھُ گژھان تہٕ آب چھِ یِوان گوٚو اَتھ چھِ سۄ پرٛابلِم تہِ چھِ مطلب کہِ تۄہہِ چھُو آ آ أسۍ چھِ سوٗنٛچان وۅنۍ أسۍ دِمہو تۄہہِ أسۍ چھِ سوٗنٛچان أسۍ دِمہو تۄہہِ أسۍ دِمہو تۄہہِ سب سَب لایِن أسۍ چھِ تَمیُک اَسہِ چھِ ڈی سی صٲبَس نِش ترٛٲومٕژ تَتھ یہِ تَمہِ خٲطرٕ زَن اَسہِ ترٛٲومٕژ کیٛاہ چھِ وَنان ایٚپلِکیشَن کیٚنٛہہ چھُنہٕ پَرواے اِنشاء اللہ گژھِ وِدَن وِدِن اےٚ مَنتھٕ کَرو أسۍ تُہٕنٛز یہِ پرٛابلِم سالوٗ أسۍ چھِ نا سُے کَتھ وَنان سَب لایِن چھِ اَسہِ نٔو ترٛاوٕنۍ یۄس زَن سۅ مطلب پٔٹِکیٛوٗلَرلی یہِ گوسیہ کالنی تام تَمہِ خٲطرٕ چھِ اَسہِ نہَ نہَ سُے چھُ گوٚمُت سُہ اکھ سۅ اکھ تِم چھِ گٲمژٕ سٮ۪نٛکشَن پایپہٕ پنٛژاہ شیٹھ تِم چھِ تَتھ تِم ترٛاوو أسۍ نَیہِ تِمَن تِمَن گژھِ وِدٕن اے ویٖک گژھِ سۄ کٲم اِنشاء اللہ چلو چلو او کے